مےٚ چھُ ناو عزرا جان أسۍ چھَس بہٕ چھَس بی ایس سی نرسِنٛگ کَران اَسہِ اوس پنٛدہیمہِ اپریل ایٚگزام کشمیٖر یوٗنیورسٹی سریٖنگر یتھ اؠگزامَس ٹایمِنٛگ ٲس سۄ ٲس اسہِ لگ بگ ساڑٕ پانٛژھ مۄکلان تہٕ تَمہِ پَتہٕ ٲسۍ پَتہٕ أسۍ تَتہِ پؠٹھ سوموَس کھَسان تہٕ مگر اَسہِ مِلے نہٕ اِتھ کٲٹھۍ اسہِ گٲڑۍ ییٚلہِ أسۍ اننت ناگ وٲتۍ اَسہِ میلے نہٕ گٲڑۍ تَمہِ ساتہٕ کیٛازِ واریاہ ژیر اوس گوٚمُت لگ بگ آسہٕ بجے مٕژٕ دوٗنہٕ ٲٹھ پَتہٕ کوٚر اَسہِ تَتہِ پؠٹھ آٹو اَکھ یُس سُہ آٹو ڈرایوَر اوس سُہ اوس واریاہ اَصٕل سِنسِیر سُہ اوس واریاہ اَصٕل تمہِ ووٚن دوٚپُن کینٛہہ پَرواے چھُنہٕ بہٕ سوزو تۄہہِ اَصٕل پٲٹھۍ گرٕ تٔمۍ کٔرٕس بہٕ برابر پنٛنہِ گَرِ نِش ڈرٛاپ بیٚیہِ اَصٕل پٲٹھۍ سَیفلِی ترٛٲوٕس بہٕ تٔمۍ گرِ بہٕ چھَس تٔمِس تھینک تھین تٔمۍ سٕنٛز شُکُر گُزار کہِ تٔمۍ ترٲے أسۍ اَصٕل پٲٹھۍ گرِ تہٕ بیٚیہِ دیُت تِم اَسہِ اَصٕل پٲٹھۍ ساتھ تٔمۍ کوٚر اَسہِ سَپوٹ تِم ترٛٲوے أسۍ اَصٕل پٲٹھۍ گَرِ